مےٚ چھُ رَنُن واریاہ پَسنٛد تیٚلہِ علاوٕ چھُ مےٚ پھیٖرنُک واریاہ شوق تہٕ بیٚیہِ چھُ مےٚ یُس گاڈنِنٛگ چھِ آسَن کُلۍ وُلۍ لاگُن سُہ چھُ مےٚ پَسنٛد